یِم تہِ اسہِ تہوار چھِ آسان تِمن یِم تہِ اسہِ مذہبی تہوار چھِ آسان تِم چھِ أسۍ اصٕل پٲٹھۍ مناوان تَمہِ دۄہ چھِ أسۍ واریاہ قسمٕکۍ کھیٚن چیٚن رَنان یَکھٕنۍ چھِ رَنان رِستہٕ چھِ رَنان کَباب چھِ رَنان میٚتھہِ ماز چھِ رَنان دۄدھہٕ اَلہٕ چھِ بناوان یا اَمہِ علاوٕ ییٚلہِ أسۍ باقٕے یِم تہوار چھِ آسان تَمہِ دۄہ چھِ تھوڑا أسۍ مطلب مختلف یِم پکوان بَناوان مَثلًا اسہِ چھُ تَمہِ دۄہ آنٛچار آسان عیٖذ دۄہ چھِ أسۍ قۄربان کران قۄربان چھِ ماران پَتہٕ چھِ تِمَن جانورَن قۄربان کران پَتہٕ چھِ ہمساین بٲگراوان رِشتہٕ دارَن بٲگراوان